بہٕ چھُس گژھان حظ دُکانَس صُبحٲے حظ نَو بَجے ہیوٗ مگر صُبحٲے چھُس بہٕ گژھان گۄڈٕ نٮ۪ماز پٔرۍتھٕے گۄڈٕ باغَس منٛز حظ کُلٮ۪ن اَگر آب آسہِ دیُن لٲر کُلٮ۪ن یا باقٕے کُلٮ۪ن حظ تِمَن چھُس بہٕ دِوان آب واب حظ پَتہٕ چھُس بہٕ گژھان دُکانَس حظ پَتہٕ شام پٔرِتھ تورٕ شام برٛونٛٹھٕے حظ دِگر پٔرۍتھٕے یِوان تورٕ پَتہٕ چھُس بہٕ بیٚیہِ گژھان حظ وۄنۍ ییٚمہِ دۄہ بہٕ کٲم آسہٕ مےٚ آسہِ کیٚنٛہہ اورٕ یورٕ آسہِ گژھُن کَرُن یا زیادٕ ٹایِم لَگہِ أکِس دۄن دۄہَن پٮ۪ٹھ حظ تیٚلہِ چھُس بہٕ گَرِکٮ۪ن ذِمہٕ دٲری تھاوان تِم چھِ پَتہٕ تٕہٕنٛز کِیَر کَران حظ